ہیٚلو مےٚ حظ اوس تُہنٛدِ پلیٹ فارمہٕ پٮ۪ٹھ کوٚرمُت آرڈر اکھ فِراک یزار أٹھ دۄہ بروٗنٛٹھ یُس مےٚ اَز ووت ییٚلہِ مےٚ سُہ فراک یزار وُچھ تہٕ کھوٗلُم اَصل پأٹھۍ تہٕ وُچُھم تَتھ أس گۄڈنِچ کتھا أس تَتھ رنٛگ یُس مےٚ تَتھ آرڈر اوس کوٚرمُت مےٚ اوس رنٛگ دیُتمُت تَتھ تٔمہِ ساتہٕ کُرہُن ییٚلہِ مےٚ وُچھ اَتھ چھُ ووتمُت یُس مےٚ ووتمُت اوس تَتھ چُھ نیوٗل رنٛگ رنٛگ تہِ اوس نہٕ ٹھیٖکھ کہیٖنۍ دوٚیِم کتھ یُس مےٚ سایِز تٔمہِ ساتہٕ دیُتمُت اوس تَتھ زیچھر کھجر سُہ تہِ اوس نہٕ ٹھیٖکھ کہیٖنۍ سُہ تہِ اوس کم زیادٕ اوس نہٕ تَتھ ٹھیکھ سُہ کہیٖنۍ ترٛیٚیِم کتھ ییٚمہِ حِسابہٕ مےٚ تمہِ ساتہٕ وُچھمٕتۍ أسۍ کپرس تعاریٖف کٔرِتھ کپُر کیُتھ آسہِ اَتھ کیٛاہ آسہِ ییٚہِ مےٚ ییٚتٮ۪ن گرِ کھوٗل تَتھ اوس نہٕ کپُر تہِ تمہِ آیُک کہیٖنۍ کپُر اوس نہٕ ٹھیٖکھ کہیٖنۍ اس لیے چھس بہٕ وۄنۍ گُزأرِش کران تۄہہِ بہٕ چھس دپان تۄہہِ تُہۍ یِیو تُہۍ نِیو یہِ پنُن پروڈکٹ واپس تہٕ مےٚ حظ گژھن پنٔنۍ پوٗنٛسہٕ واپس گژٔھنۍ پنہٕ نِس ایٚکاونٹس منٛز تہٕ بہٕ چھس تۄہہِ وۄنۍ گُزأرِش کران مےٚ کٔرۍ تو ییژاہ جلدی تۄہہِ مُمکِن گژھہِ تیٖژا جلدی کٔرۍ تو مےٚ پنُن پنٕنۍ پونٛسہٕ واپس میٛأنِس ایٚکاونٹس منٛز یُس مےٚ ایٚکاونٹ تمہِ ساتہٕ تۄہہِ اٮ۪ڈ چُھ اتھ کوٚرمُت تٔتھۍ ایٚکاونٹ نمبرس پٮ۪ٹھ ہسا گژھن واپس گژٔھنۍ پنٔنۍ پونٛسہٕ اس لیے بہٕ تہِ کرٕ ہو نوٚو فِراک یزار آرڈر تہٕ مےٚ چھ واریاہ زیادٕ ضروٗرت أمِچ